بہٕ حظ چھُس پَانہٕ بِلانٛگ کَران کۄپوور ڈِسٹِرٛکَس منٛز یَتھ کپور ڈِسٹِرٛک ڈِسٹِرٛکَس منٛز مُختلِف لوٗکھ چھِ روزان مختلف کاسٹٕکۍ مختلف لینٛگویجٕکۍ تہٕ مختلف جایہِ ہِنٛدۍ لوٗکھ روزان چھِ تہٕ تَتھ ڈِسٹِرٛک کۄپوورَس منٛز چھِ واریاہ قٕسمٕکۍ لوٗکھ یِم واریاہ قٕسمٕکۍ لنٛگویج چھِ بولان مثلاً پہاڑی علاقَس منٛز چھِ گُجِر لوٗکھ گوجری چھِ وَنان کینٛہہ چھِ کَشمیٖری وَنان یا پا پہاڑی علاقن چھِ پانہٕ ؤنۍ مُختلف تہ تہوار آسان تہٕ مُختلف کینٛہہ جایہِ آسان یِتھَے کٔنۍ چھِ کُپوارکِس منٛز چھِ واریاہ واریاہ تِم لُکھ تہٕ یِم پانہٕ ؤنۍ پانہٕ ؤنۍ تہٕ پانہٕ ؤنۍ واریاہ کاپریشَن واریاہ زیادٕ اَصٕل تہٕ اَصٕل چھُ اَسہِ کُپووٲرِس منٛز چھِ واریاہ اَکھ خٲصیت کینٛہہ تہٕ اگر کینٛہہ تہِ پرٛابلِم آسہِ کینٛہہ تہِ کینٛہہ تہِ کینٛہہ پریشٲنی آسہِ أسۍ چھِ پانہٕ ؤنۍ اَسہِ چھِ پانہٕ ؤنۍ لوٗکَن کاپریشَن أسۍ چھِ پانہٕ ؤنۍ رٔلِتھ سُہ مَسلہٕ کَران حَل کپوٲرِس منٛز چھِ واریاہ بہتریٖن لُکھ روزان تہٕ واریاہ مُختٔلِف جایہِ ہِنٛدۍ واریاہ مُختلِف لُکھ روزان تہٕ کۄپوٲرِس منٛز چھُ ڈِفرَنٹ ڈِفرَن ڈِفرَنٹ لنٛگویجِز أسۍ بولان یِمو واریاہ ٹرٛایبٕل ایریاز چھِ یِوان تہٕ ٹرٛایبٕل لوٗکھ لوٗکَس منٛز چھِ واریاہ کٲ واریاہ واریاہ اَصٕل لُکھ روزان